مےٚ ٲس آ یہِ تۅہہِ مَطلَب فِکرِ پییَس تہٕ مےٚ گوٚو شوق بہٕ اوسُس مطلَب پَنٕنہِ موج ٲسسَن بہٕ وُچھان گارڈنِنٛگ کَران مَطلَب کہِ زیادٕ وارِ سٍتۍ کَران مےٚ لوگ کَرُن مےٚ گوٚو شوق سۅ ٲسۍ گَژھان مَطلَب کہِ باغس منٛز وارِ منٛز ٲسۍ سۅ گَژھان بہٕ ٲسٕس تٔمِس سٍتۍ گَژھان بہٕ تہِ یِمے مےٚ گوٚو وارِیاہ مطلَب گۅڈٕ پٮ۪ٹھٕ اوس لَل لَگ بَگ لۅکچارٕ پٮ۪ٹھٕ اوس مےٚ شوق گارڈنِنٛگ ہُنٛد مطلَب وارِ کُن زیادٕ کَرُن سَبزیَن وۅپداوُن مےٚ اوس گَژھان خۅش آب دِیُن وارِ تہٕ بیٚیہِ کیٛاہ چھُ اَتھ وَنان آ بیٚیہِ اَتھ ژوٗر چَمنَن آسان ژوٗر ہٮ۪نۍ گاسہٕ کَڈُن مےٚ اوس وارِیاہ زیادٕ شوق امیُک مےٚ چھُ اَز تہِ گَژھان خۅش آ یہِ کَرُن وارِ سٍتۍ اَمہِ سٍتۍ چھُ بیٚیہِ اِنسان روزان خۅش یوٗتاہ مَطلَب وارِ سٍتۍ چھِ کَران اِنسان چھُ اَلگٕے اَمہِ سٍتۍ میلان خۅشی تہٕ بیٚیہِ گَژھِ مَطلَب کَرُن اتھ کُن یہِ چھُ وارِیاہ زیادٕ اَکھ اَصٕل مَطلَب کہِ اکھ اَصٕل کٲم ییٚمہِ سٍتۍ اِنسان چھُ روزان آوُر اوٚکنُے تہٕ یہِ چھُ وارِیاہ اَکھ اَصٕل کٲم